تَم کیٚنٛہہ سَبَق یِم مےٚ زِنٛدگی منٛز چھِ ہیچھمٕتۍ مےٚ باسان اَسہِ پَزِ نہٕ بَروسہٕ کَرُن کٲنٛسہِ پؠٹھ اَللہ تَعلاہس وَرٲے تہٕ پَنٕنۍ گَرِ کیٚن ورٲے تہٕ بیٛاکھ لیسَن چھِ مےٚ یہِ ہسا یہِ یہِ ہیٚچھمٕژ زِنٛدگی منٛز اَسہِ پَزِ بَڈٕ بَڈؠَن ہُنٛد پَزِ اَسہِ بوزُن بَڈؠَن ہُنٛد پَزِ احترام کَرُن تِکیٛازِ تِمَن چھِ سانہِ کھۄتہٕ زیادٕ ایکٕسپیٖریَنس زِنٛدگی ہٕنٛز آسان تہٕ مےٚ باسان اَسہِ پَزِ تُہُنٛد احترام کَرُن تہٕ یہِ ہسا یہِ بیٚیہِ پَزِ نہٕ اَسہِ کٲنٛسہِ سٍتۍ بَروسہٕ کَرُن کہِ اَسہِ پَزِ خٲلی اَللہ تَعالاہَس پؠٹھ بَروسہٕ تھاوُن تہٕ بیٚیہِ پَزِ گرِکیٚن پؠٹھ بَروسہٕ تھاوُن تہٕ یہِ ہسا یہِ بیٚیہِ پَز نہِ اَسہِ یہِ ہسا یہِ اَللہ تَعالاہَس سٕنٛز عِبادَتھ پَزِ کَرٕنۍ پوٚز گَژھِ وَنُن مےٚ چھِ مَطلَب یِمٕے یِمٕے سَبَق چھِ مےٚ ہیٚچھمٕتۍ زِنٛدگی منٛز یہِ ہسا یہِ یِم سَبَق اَگَر تُہۍ اَپنٲیو پَنٕنہِ زِنٛدگی منٛز تُہٕنٛز زِنٛدگی بَنہِ وارِیاہ زیادٕ رٕژ